ہیٚلو اسلامُ علیکُم تُہۍ چھو غزنفَر تُہۍ چِھو اَٮ۪تھلیٖٹ بہٕ چھُس نیوٹرِشنِسٹ مےٚ چھو ناو بشارت اچھا تُہۍ ؤنتو مے گۄڈ نٮ۪تھ تُہۍ کیا کیا ڈیلی رُٹیٖن کیا روزان تُہند ڈایِٹ کھیونُک مطلب تُہۍ کیا کیا کھیوان اچھا ٹھیٖک اچھا ٹھیٖک بہٕ کَرمو تۄہہ اکھ از ڈیِِٹ اکھ پرووَیِڈ تُہۍ کٔرزیو کٲم تُہۍ کھیزیو یہِ تۄہہ وچھو تُہۍ ؤچھزیو پَتہٕ اَمِکۍ بینِفِٹٕس کۭتیاہ چھِ تُہۍ کٔر زیو یہِ دۄہس منٛز نیوٹِری پروٹیٖن کُس چھو کھیوان تُہۍ چھوا ویج پروٹیٖن کھیوان کِنہٕ نان ویج پروٹیٖن چھو زیادٕ یوز کَران اچھا پروٹیٖن چھو تۄہہ کَم از کَم دۄہس دۄہس پٔر ڈے زٕ ہتھ گرام گٔژھیو تُہۍ ماز کھٮ۪نۍ یَتھ منٛز اِنسانس پروٹیٖن چھُ میلان کیٚنٛہہ کیلریٖز کیاہ چِھِ زٕ ہتھ گرام گَژھہ پٔر پٔر ڈے بیٚیہِ کھیٚیِو تُہۍ مِلِک یُس دۄد چھُ دۄد تہِ چیے زیٚو تُہۍ تَتھ منٛز تہِ چھُ پروٹیٖن آسان واریاہ زیادٕ اتھ باوُجود چھُ اَتھ سۭتۍ ایٚکزرسایز کَرنۍ ایٚکزرسایز چھِ مَسٹ یوتانۍ نہٕ زٕ ایٚکزرسایز کَرکھ توتَانۍ ہیٚکنہٕ پرو پروٹیٖن پَنٕنۍ کٲم کٔرتھ تہٕ یہِ ہیٚکۍ نہٕ پٔرفیکٹہٕ پوزِشَن پٮ۪ٹھ لٔگِتھ کِہیٖنۍ گوٚو سُہ امہِ خٲطرٕ چھُ ساروی کھۄتہٕ اصٕل چیز چھُ گۄڈٕ چھی ژےٚ ایٚکزرسایز کَرٕنۍ تمہِ پَتہٕ چھی ژےٚ پروٹیٖن کھیون اَمِیُکۍ مطلب گو ییٚلہِ ژٕ پروٹیٖن اِنٹیک کَرکھ چون چٲنۍ بۄڈی چِھِ پروٹیٖنچ ضۄرت یہِ کَرِ پرۄٹیٖن یہِ رَٹہِ پرۄٹیٖن اَمہِ سۭتی گَژھہِ یہِ تہٕ بۄڈی گَژھہِ بیولڈ اَپ دۄہ کھۄتہٕ دۄہ یہِ بَڈِ اَمِکۍ مَسٕلز گَژھن بے بٔڈ تَمہِ پَتہٕ چُھ تۄہہ کَرُن تۄہہِ چُھو فیٹ تہِ کھیون فیٹہ دار ماز تہِ چُھ کھیون وغیرہ وغیرہ بیٚیہِ چھِ کَرٕنۍ کٲم بیٚیہِ چھِ کَولَسٹرال لیوٕل گَژھہ ڈِکریٖز گَژھن کَلَسٹرال چھِنہٕ زیادٕ اِنٹیک کَرُن کاربوہَیڈریٹ تہِ چھُنہ زیادٕ اِنٹیک کَرُن کیٚنٛہہ تہٕ دیٹ از وے یہِ چھُ بیلَنس بیلَنٛسنٛگ ڈایِٹ بیٚیہِ چھِ تِتھ منٚز ایٚگس کھیٚنۍ ایٚگس ایٚگ اِنٹیک چھِ تَتھ منٛز چھُ پروٹیٖن آسان مگروایٹی ہُہ یَلو نہٕ کیٚنہہ کیاز وایٹ چھِ آسان وایٹس منٛز چھُ آسان پروٹیٖن سُہ چھِ پروٹین یوتِس آسان آ پروٹیٖن چھُ کھیٚون بیٚیہِ چھِ کَرٕنۍ کٲم بیٚیہِ چھِ بیٚیہِ چھِ مِلِک تہِ دۄد تہِ چونۍ اَتھ منٛز تہِ چھُ اَتھ منٛز تہِ چھُ پروٹیٖن آسان واریاہ زیادٕ تہٕ سُہ ہیٚکیو تُہۍ پَننہِ زندگی پَننہِ لایفِ ڈے ٹُہ ڈے ڈے ٹُہ ڈے روٹیٖنس منٛز تُہۍ یہِ کیاہ یٚیمہِ سۭتۍ تُہنز بۄڈی گَژھہ بیولڈٕ اَپ اصٕل پٲٹھ بیٚیہِ روزِ چۄن ڈ چۄن یہِ ڈایٹ تہِ روزِ ٹھیٖک